وعلیکُم اسلام مُحترم اَہَن حظ آ جناب فرمٲوِو اچھا اچھا کمہِ کلاسُک چھُ یہِ فیضان صٲب اچھا ترٛیمہِ جمٲژ ہُنٛد حظ اَدٕ حظ حُکُم کٔرو جناب اچھا اچھا اچھا نہ حظ جناب ییٚتہِ چھُ سکوٗلس منٛز تاہم ٹھیٖکھٕے بیٚہوان وۅنۍ گوٚو یُس یہِ اَسہِ اوس یِمن ٹیسٹ کوٚرمُت یہِ یوٗنِٹ ونُک حظ تہٕ کیٛاہ چھِ ونان اتھ منٛز چھَس تھوڑا کمزوٗری اچھا ویسے چھُ باسان شریٖفٕے وۅنۍ گوٚو کرٕنۍ أمِس گرِ تہِ محنتاہ وحنتاہ أسۍ چھِنہٕ پنٕنی کِنۍ کیٚنٛہہ پرٕ تھاوان جناب آ یتھ اُردوس منٛز چھُ توتہِ جان کارکردٕگی مےٚ نِش چھُس اُردو حظ اتھ منٛز چھَس جان کارکردٕگی بیٚیہِ اَسہِ اسہِ اوس تھوٚومُت میٖٹِنٛگ اتھ بارس منٛز یُس یِمن یہِ یوٗنِٹ ونس یِہےَ امتحان کوٚر اتھ بارس منٛز ٲس اسہِ جناب میٖٹِنٛگ تھومٕژ کہِ مےٚ ونیٛاے أمِس پیرنٛٹ أنۍزن یوٗرۍ وۅنۍ چھُ اسہِ مشورٕ کوٚرمُت ہیٚڈ ماسٹر صٲبن وۅنۍ تھوٚوُکھ اسہِ تھومٕژ چھِ اَسہِ ژٔنٛدروارِ یہِ میٖٹنٛگ جناب ون کٔرۍزیٚو تُہۍ کٲم تُہۍ ییٖزیٚو اِنشا اللہ تَمہِ دۅہ تٔمِس سٍتۍ أتی وُچھَو کیٛاہ چھُ بیٚیہِ گژھِ گرِ تھاوُن یِمن گژھِ نہٕ موبایِل دُین یمن گژھِ نہٕ ہُہ باقٕے یم جناب کیٚنٛہہ حظ مانان چھُنا کیٚنٛہہ وۅنۍ تھاوَس بہٕ تہِ سکوٗل منٛز روبا ووٚبا آ بڈٕ رُت کوٚروٕ بڈٕ جان کوٚروٕ کیٚنٛہہ پرواے چھُنہٕ تُہۍ روٗزِِو بےٚ فِکِر اِنشا اللہ اِنشا اللہ یہِ بناوہون أسۍ سۅن نار درٛاو سۅن اَدٕ حظ چلو بِہِو خۄدایس حوالہٕ ہے